ییٚلہِ مےٚ بٔہمہِ جمٲژ ہُنٛد ایٚگزام پاس کوٚر پَتہٕ کوٚر مےٚ گورمیٚنٛٹ ڈِگری کالج بِجبِہارَہَس منٛز ایٚڈمِشَن أکِس جایہِ ٲسۍ أسۍ گاڑِ کھَسان تَتیٚن اوٗس اَکھ باغ یِوان تَتھ چھِ وَنان پادشاہ باغ اَکہِ دۄہ ژایہِ أسۍ اَتھ پادشاہ باغَس منٛز اَتہِ وُچھ مےٚ واریاہو قٕسمو پوش مگر مےٚ گٔے یِم واریاہ خۄش واریاہ زیادٕ خۄش گٔے مےٚ یِم پوش واریاہو قٕسمو ٲسۍ یِم پَتہٕ ییٚلہِ بہٕ آیَس گَھرٕ اسہِ چھُ واریاہ بوٚڑ آنٛگُن مےٚ دوٚپ یِم بہٕ تہِ وۄبداوہا یِم پوش لٲگۍ بہٕ تہِ بَناوہا اکھ لۄکُٹ مۄکُٹ باغ پَتہٕ لٲگۍ مےٚ یِم پوش وۄبداوٕنۍ تمی پادشاہ باغَن کٔرٕس بہٕ ماٹِویٹ یہِ گاڑٕن بَناونہٕ خٲطرٕ پَتہٕ بَنٲو مےٚ پَننِس گَھرَس منٛز تہِ اَکھ یہِ لۄکُٹ مۄکُٹ باغ تَتھ منٛز چھِ أسۍ بیٚہوان تہِ وُنکیٚس